وعلیکُم اسلام اچھا ٹھیٖک وٕنکیٚنٕے اوسا تۄہہِ گَژھُن کِنہٕ اچھا ٹھیٖک ٹھیٖک کۄلگامۍ پٮ۪ٹھ فیرِس چھِ ہیوان سِرینگر أکِس نَفرَس یہِ اَکھ ہَتھ شیٖتھ رۄپیہٕ چھِ أکِس نَفرَس اہن حظ اوا أکِس نفرَس چھِ اہن حظ اَکھ ہَتھ شیٖتھ رۄپیہٕ چھِ أکِس نَفرَس کۄگامہِ پٮ۪ٹھٕ چھِ اَننت ناگ پَنٛژاہ رۄپیہِ أکِس نفرَس چھِ پَنٛژَاہ رۄپیہٕ کۄلگامہِ پٮ۪ٹھ اَننت ناگ اہن حظ یہِ سِریٖنگر چھِ کۄلگامہِ پٮ۪ٹھ اَکھ ہَتھ شیٖتھ رۄپیہٕ أکِس نفرَس اچھا ٹھیٖک اہن حظ اہن حظ اوا اوا ہور چھِ اَکھ ہتھ شیٖتھ اَکھ ہَتھ شیٖتھ تہٕ ہور چھِ شیٹھ یہِ پَنٛژَاہ رۄپیہٕ اہن حظ اۭں کۄلگوم پٮ۪ٹھ جوٚم چھُ ڈیلی مَطلَب اَکھ اَکھ سوموٗ چھ گَژھان ڈیلی کۄلگامہِ پٮ۪ٹھ جوٚم تہِ دۄہلی دۄہَس چھنہٕ گَژھان کینٛہہ گٲڑۍ تور اَلبتہ صُبحن چھِ گَژھان سُلی تور گٲڑۍ صُبحن سَتہِ بَجہِ پٮ۪ٹھ ساڈٕ سَتھ تام چھِ گٲڑۍ گَژھان تور تور حَظ چھِ أکِس نَفرَس کِراے ژور ژور ہَتھ رۄپیہٕ آز ژور ہَتھ رۄپیہٕ حظ چھِ آز کۄلگامہِ پٮ۪ٹھ جوٚموٗ تانۍ حظ چھِ أکِس نفرَس ژور ہَتھ رۄپیہٕ آز مگر دۄہلی نہ حظ چھِ اَہن حظ اۭں دۄہلہِ نہ حظ چھِ گٲڑۍ گَژھان کِہیٖنۍ البتہ صُبحس چھو گَژھان سُلی سَتہِ بَجہٕ پٮ۪ٹھ ساڈٕ سَتھ تام حظ آسہِ تَتہِ گٲڑۍ ایویلیبٕل اگر تُہۍ چھِو ریڈی توٚتام اہن حظ آ صُبحس سُلی چھِ گٲڑۍ مِلان مگر وٕنکٮ۪ن اہن حظ اہن حظ آ صُبحن مِلہِ تۄہہِ سُلہِ سَتہِ بَجہِ پٮ۪ٹھ ساڈِ سَتہِ تام ڈیٚریٚکٹ کۄلگامہِ پٮ۪ٹھ جوٚم تانۍ گٲڑۍ اہن حظ اوا وٕنکٮ۪ن چھُ مُشکِلٕے صُبحن ہیٚکِو تۄہہِ آرام سان صُبحن ہیکِو تُہۍ مےٚ کال کٔرِتھ تہٕ بہٕ وَن تۄہہِ بَرابر صُبحن یِتھ پٲٹھۍ چھِ اسہِ ٹایمِنٛگ آسان سَتہِ بَجہِ پٮ۪ٹھ ساڈٕ سَتھ تام تُہۍ کٔرۍ زیو مےٚ صُبحن کال سَتہِ بَجہِ بہٕ وَن تۄہہِ تَمہِ سات سیٚود بَرابر کَتٮ۪ن مِلہِ تۄہہِ گٲڑۍ تہٕ یِہَن تہِ وَن بہٕ تۄہہِ ژور ہَتھ رۄپیہِ چھِ أکِس نَفرَس چھےٚ ٹھیٖک اچھا ٹھیٖک پیشَنٛٹ سٕنٛدِ خٲطرٕ چھِ مٕنٛزِم سیٖٹ اَد حظ کِہیٖنۍ چھُنہٕ پَرواے ٹھیٖک چھُ أسۍ تھاوو وٕنۍ کہِ پٮ۪ٹھٕے ذٮ۪ہنَس منٛز تہٕ أسۍ تھاوو تھاوو مٕنٛزِم سیٖٹ تۄہہِ خٲطرٕ یلٕے

اہن حظ اہن حظ پوٚز چھُ اہن حظ آ پوٚز چھُ کِہیٖنۍ چھُنہٕ پَرواے ٹھیٖک چھُ تۄہہِ ووٚنوٕ بہٕ تھاو وٕنۍ کہِ پٮ۪ٹھ یہِ ذِٮ۪ہنَس منٛزٕے تہٕ اگر کانٛہہ تہِ سَوٲرۍ مےٚ ییہٕ بہٕ دَپ تِمَن بیٚک سیٖٹ چھِو یَلہٕ تہٕ تُہۍ مٲنۍ تو وَنۍ أمۍ سٕنٛدِ خٲطرٕ پیشَنٛٹ سٕنٛدِ خٲطرٕ چھِ مٔنٛزمٕے سیٖٹ یَلہٕ اہن حظ اوا ادٕ حظ چلو چَلو تُلِو بِہِو رۄبَس حَوال